مےٚ چھُ باسان یِم یِم گیمہٕ چھِ فوٗچرَس منٛز اَگر نہٕ کیٚنہہ اِقدام اَتھ آیہِ تُلنہٕ یِم گیمہٕ آیہِ مطلب یِم فوٗچر آسہِ سون واریاہ ڈارٕک شُرین آسہِ نہٕ پایی شُرین گژھِ مٔشد کِرکیٹ کیاہ اوس شُرین گژھِ مٔشد والی بال کیاہ أسۍ شُرین گژھن یِم گیمٕے مٔشد شُرۍ دَپن یِم گیمہٕ کیاہ آسہٕ بیٚیہِ چھُس بہٕ دَپان اَگر نہٕ سکوٗلن منٛز یِم پروگرامات آیہِ کرنہٕ گیمہٕ آیہِ گِندناونہٕ شُرۍ آیہِ ماٹِویٹ کرنہٕ یِم گیمہٕ گِندنہٕ خٲطرٕ موبایل گیمہٕ چھِ تَباہ کران اِنسانَس اَگر نہٕ کیٚنٛہہ اِقدامات آیہِ تُلنہٕ شُرۍ لاگن گِندٕنۍ پب جی شُرۍ لاگن گِندٕنۍ بیٚیہِ گیمہٕ یِمو گیمو سۭتۍ چھُ اِنسانَس ڈِپریس گژھان ڈِپریشن تہٕ اِنسان چھُ اَتھ چھُنہٕ صحت تہِ روزان اِنسانَس ٹھیٖک کیٚنٛہہ بیٚیہِ چھِ شُرۍ ڈِپریشنس منٛز ڈِپریشَنُک شِکار تہِ گژھان یِمو گیمو سۭتۍ تَوے یُس یِمن پزِ شُرین پَزین یِم اِقدامات تُلٕنۍ پانہٕ تہِ پانہٕ تہِ سوٗچِن بہٕ کیاہ چھُس پَنٕنہِ زندگی کران یِم گیمہٕ اَگر موبایلٕچ زیادٕ گٔے اَمہِ سۭتۍ چھِ کہِ شُر چھ سوسایڈ کرنَس پٮ۪ٹھ مَجبوٗر گژھان آز چھِ أسۍ واریاہ کیس وٕچھان سوسایڈ ہِندۍ زِ گیمہِ پٮ۪ٹھ کٔرٕکھ سوٗسایڈ یا بدل بدل کٲم کامہِ چھِ یِم چھِ شُرۍ چھِ بیمار گژھان پونسہٕ چھِ گژھان زایہِ اِنسان گیمَن پٮ۪ٹھ چھِ پونسٕے گژھان خبر کۭتیاہ خَرٕچ وقت چھُ زایہِ گژھان مَگر یُس یہِ کِرکَٹ گیم چھِ اَگر انسان گِندِ اکھ چھِ تٔمۍ اٮ۪کزرسایز تہِ گژھان اِنسان چھُ ورزِش چھُ ہٮ۪کان گٔژھِتھ امہِ سۭتۍ چھُ اِنسان تَندرُست روزان تہٕ بیٚیہِ چھنہٕ اِنسانَس کانہہ پرابلِم گژھان کیٚنٛہہ تَوے یہِ سون فوٗچر ڈارٕک نِش ڈارٕک گژھِ روزنہٕ سِیاہ روزنہٕ نِش بَچاونہٕ خٲطرٕ پَزین اَسہِ یِمن شُرۍ پَنٕنۍ جاگرُتا پروگرام کَرٕنۍ ییٚمہِ سۭتۍ یِم شُرۍ ہٮ۪کن یِمن گیمَن کُن کِرکَٹس کُن والی بال کُن زیادٕ زیادٕ لٔگِتھ